آ مےٚ چھِ چَلٲومٕژ اَکھ اٮ۪پلِکیشَن یۄس آواز ٲس کَران تبدیٖل اَنٛگریٖزیَس منٛز بہٕ اوسُس کیٖبوڈَس پٮ۪ٹھ کَران ٹٮ۪کسٹ مےٚ اوس لَگان واریاہ ٹایِم لیکھنَس پَتہٕ ووٚن مےٚ دوستَن اَکھ ایپ اَمیُک اَمیُک ناو ووٚن مےٚ دوٚپُن یہِ چھے پٕلے سٕٹورَس پٮ۪ٹھ اَتھ چھُ ناو ٹاکِنٛگ ٹرٛانسلیٹَر یہِ چھِ پٕلے پٮ۪ٹھ اٮ۪ولیبٕل یہِ چھُ بَڑٕ رٕژ ایپ اَصٕل ایپ اَمہِ ایپہِ سۭتۍ گٔے مےٚ واریاہ آسٲیِش یہِ چھُ یُتھُے بہٕ وَنان اوسُس بہٕ اَتھ منٛز یہِ اوس میون یہِ اوس یہِ بہٕ وَنان اوسُس یہِ اوس سُے رَٹان یہِ اوس یہِ اوس میون اٮ۪کسٮ۪نٛٹ رَٹان یہِ ٲس یہِ چھِ بَڑٕ اَصٕل ایپ اَمہِ اَمہِ سۭتۍ گوٚو واریاہ آسٲیِش تہٕ ہُرٮ۪ر گوٚو مےٚ اَتھ منٛز بیٚیہِ چھِ اَتھ منٛز ہٮ۪کان یے لیٖکھِتھ ہٮ۪کو تہِ ہٮ۪کو پَتہٕ پی ڈی اٮ۪ف بَنٲوِتھ تہٕ کَرو ڈاوُن لوڈ یہِ چھِ بَڑٕ اَصٕل ایپ تہٕ رٕژ ایپ